وعلیکُم سلام اسلام علیکُم فیصل صٲب تُہۍ چھِو ٹھیٖک آ تُہۍ چھِو ٹھیٖک اَصٕل پٲٹھۍ تُہۍ نَے سون آیوٕے پَتہٕ تُہۍ نَے کتھٕے کَروٕ پَتہٕ ٹھیٖک ٹھیٖک چایہِ کپ اَنوا أسۍ گۅڈِٕ کیٛاہ گوٚژھ آسُن حِسابا وحسابا کانٛہہ بیٚیہِ تۅہہِ چھُو شِفٹ کرُن ہا یہِ کہِ بہٕ ہاوہو تۅہہِ یہِ تُہۍ وُچھِو یہِ

یہِ ویٖڈیو ما وُچھوو تۄہہِ وُچھُو سا یہِ گوٚو بیٚڈ روٗم یہِ گوٚو کِچن یہِ گوٚو لابۍ بیٛاکھ بیٚڈ روٗم یہِ واش روٗم ترٛےٚ دیٛاوناوو تۅہہِ بیٛاکھ اٹیٚچ واش روٗم سیکنٛڈ فُلور یہِ أمۍ ما آسِو یہِ ہیوٚرُے اکھ سیکنٛڈ تُہۍ وُچھِو تۅہہِ یہِ کہِ چھُو سورُے ہسا باضٲبطہٕ پٲٹھۍ یہِ ماڈرن حِساب سورُے وُچھِو تُہۍ گۄڈٕ چیک سورُے پَتہٕ وُچھِو تُہۍ یہِ حِسابا وِسابا

لگ بگ چھِ اَسہِ یہِ ڈۅڈ کنال زیٛادٕے آ لگ بگ چھِ گژھان یہِ زٕ دۄہ زٕ دۄہ تام ما گژھِ زٕ دۄہ تام ما گژھِ ییٚمہِ ساتہٕ تۅہہِ ٹایم چھُو ییٚمہِ ساتہٕ تۅہہِ فرٛی چھِوٕ بہٕ چھُس کٲمٕے یی کَران ٹھیٖک حظ چھُ او کے سَر او کے